آ بِلکُل خاص کر چھِ یِوان سٲنِس گامَس مَنٛز یہِ وٕچھنہٕ کہِ زٔمیٖن کِس بارَس مَنٛز مَطلَب ہاے لیٚنٛڈ چھِ نہٕ تیٖتیاہ پریٚفر کَران کینٛہہ کیازِ بیٚٹھ چھِنہٕ کَران زیادٕ پریٚفر کینٛہہ کیازِ کہِ تَتہِ چھ آبٕچ گَژھان قٕلت تہٕ یِم وَنۍ یتھ بَناوَن ٲبَس کُن چھ لٔگمٕتۍ زیادٕ بَنانہٕ یِم مَکان وَکان تَتہِ چھِ یہے پیٚوان تھاوُن کہِ آب مہَ سَمہِ زیادٕ تہِ تمے حِساب چھ پیٚوان تَتہِ مَکانہٕ بَناوُن بیٚیہِ چھِ عام تر کہِ یہِ گَژھِ نہٕ واتُن عام تر چھ مَطلَب خَیال پیٚوان تھاون باغ گَژھَن نہٕ زیادٕ ژھیٚنن ویٚنن کینٛہہ تہٕ بیٚیہِ چھ پیٚوان مَکانَس مَنٛز خَیال تھاوُن تَتہِ کہِ آز چھِ سٲری مَطلَب ماڑرنی آز چھُ پیٚوان تھاوُن ٹایلیٚٹُک خَیال لیٹری مَطلَب آز چھُ سورُے کینٛہہ أندرٕے آسان کِچَن تہِ چھُ پیٚوان بَناوُن آز تمے حِساب آز نَتہٕ میکسِمَم مَطلَب دان دان چھُ پیٚوان تَتہِ بَناوُن دامبُر کیازِ کہِ گامَن مَنٛز چھ آسان وَندَس واریاہ مُشکِلات یِمَن چھُ پیٚوان دامبُر ضروٗری تھاوُن تہٕ ہَمام چھُ پیٚوان تھاوُن تہٕ برونٛٹھ ٲسۍ آسان تَتہِ یِمے ژھیٚیو مَکان مگر آزکَل چھِ تَتہِ گامَن مَنٛز ماڑٲرٕن مَکانٕے میٚکسِمَم زیادٕ مَطلَب میٚکسِمَم چھِ تَتہِ ماڑٲرٕن مَکانٕے آز گُرکُل یوجناہَس مُتعلِق چھَنہٕ مےٚ کٕہٕنۍ تہِ جانکٲری کینٛہہ تہٕ یہِ چھُ گوٚمُت پٔتمیٚو پانٛژو ٲٹھو ؤریو پیٚٹھٕ گوٚو یہِ چینٛج تَتہِ مَکانَن ہُنٛد یہِ سِسٹَم واریاہ زیادٕ ماڑٲرٕن گوٚو تہِ تتہِ تہِ چھُ گَژھان دۄہ کھۄتہٕ دۄہ یِوان یِم چیٖز آز چھنہٕ کٕہٕنۍ پرانہِ ٹایپُک مَکان بَناوان سٲری چھِ کَران نوٚو نوٚو نَیہِ نَیہِ فیسَلٹی زیادٕ کھۄتہِ زیادٕ کَران ایٚڈاپٹبیٚیہِ چھِ وَنۍ دان دامبٕر وامبٕر یِم چھِ لٔگمٕتۍ ختم گَژھنَس مگر یُس یُس یَژھان چھُ سُہ چھُ تھاوان